فِزِکَل اٮ۪گزرسایِزُک یُس فوکَس چھُ سُہ چھُ فِزِکَل فِٹنَس سِٹرَنٛگتھ ایٚنٛڈ ایٚنڈورَنٕس ییٚلہِ زَن یوگاہُک مقصد چھُ یہِ چھُ ہارمونایِز کَران سون دٮ۪ماغ سون جِسم تہٕ بیٚیہِ سون سُپرِٹ فِزِکَل اٮ۪گزَرسایزَس سۭتۍ سۭتۍ چھِ یوگا تہِ سانہِ باپتھ واریاہ ضروٗری فِزِکَل اٮ۪گزَرسایزَس منٛز چھُ ویٹ لِفٹِنٛگ یِوان رَننِگ جمپِنٛگ یوان ییٚلہِ زَن یوگاہَس منٛز سُپلِٹ تہٕ بیٚیہِ بریٖتھنٛگ اٮ۪گزَرسایِز یِوان چھُ